سٲنِس علاقَس منٛزِ چھِ ہَسپَتالو ہٕنٛز واریاہ ترقی ہَسپَتال آیہِ نٔے نٔے بِلڈِنٛگٕز آیہِ تعمیٖر کَرنہٕ ہَسپَتالَن منٛز چھِ واریاہ اَصٕل باتھروٗم آسان تَتہِ چھِ واریاہ اَصٕل سِٹاف آسان تہٕ بیٚیہِ پرٛٮ۪تھ کانٛہہ ٹٮ۪سٹ چھُ تَتہِ آرام سان گژھان ایٚکس رے ڈِجِٹَل ایٚکس رے یہِ تہِ اَسہِ کَرُن یَس اِنسانَس یہِ آسہِ ایٚکس رے وٮ۪کٕس رے کَرُن سُہ تہِ چھُ اَسہِ گژھان ہَسپَتالَن منٛز تہٕ بیٚیہِ چھِ اَسہِ واریاہ آسٲنی گژھان تَتہِ چھِ واریاہ اَصٕل ڈاکٹر تہِ سٹاف تہِ چھِ تَتہِ واریاہ اَصٕل تہٕ اَسہِ پَزِ زیادٕ کھۄتہٕ زیادٕ پَنٕنۍ ہَسپَتالَن منٛزٕے دَوا وَوا اَنُن تَتہِ چھُ دَوا تہِ واریاہ اَصٕل آسان یِم ڈِسپَنسٔریٖز پٮ۪ٹھ دَوا چھِ دِوان سُہ تہِ چھُ واریاہ اَصٕل آسان تمہِ سۭتۍ چھِنہٕ أسۍ کٕہٕٖیٖنۍ تہِ مُضِر واتان پَنٕنِس صحتَس پٮ۪ٹھ کِہیٖنۍ تہِ چھُنہٕ اَسہِ مُضِر واتان اَسہِ پَزِ زیادٕ کھۄتہٕ زیادٕ یِم ہَسپَتالَن منٛزٕے گژھُن اَسہِ پَزِ نہٕ اورٕ یور گژھُن کیٚنہہ بیٚیہِ یُس تہِ تۄہہِ ٹٮ۪سٹ آسوٕ کَرُن سُہ چھُ ہَسپَتالَن اَندر آرام سان ہٮ۪کان گژھِتھ بیٚیہِ چھُنہٕ کٔہینۍ تہِ ٹایم تَتہِ لَگان تَتہِ چھُ واراہ اکھ اَصٕل پٲٹھۍ مینٮ۪ج آسان کٔرِتھ